اَلسلامُ علیکُم ٹروٗل اینڈ ٹریؤل کَمپٔنی پَہلگام بہٕ چھَس تۄہہِ ییٚمہِ باپَت رِکویسٹ کران زِ بہٕ چھَس أکِس روڈ ٹرپ پٮ۪ٹھ گژھُن یَژھان ییٚمہِ خٲطرٕ بہٕ تُہُنز کار رینٹ پٮ۪ٹھ نِنہٕ واجیٚنۍ چھَس یَژھان تَمہِ باپَت چھِ مےٚ سۭتۍ کیٚنہہ دوس تہِ بیٚیہِ چھَس بہٕ یَژھان اینکویری کَرٕنۍ زِ تُہۍ کوٗتاہ رَقٔم چھِو پٔر کِلوٗ میٖٹر ہٮ۪وان اَسہِ چھُ لَگ بگ بَہن دۄہَن پٮ۪ٹھ اَتھ ٹرِپ پٮ۪ٹھ گژھُن تہٕ چھُ اَسہِ اَتھٕ أندۍ پٔکۍ سٲل کَرٕنۍ أسۍ چھِ گُلمَرٕگ یَژھان گژھُن تہٕ چھِ یَژھان اَمہِ ٹرپہِ ہُند واریاہ زیادٕ لُطُف تُلُن مےٚ سۭتۍ چھِ کیٚنہہ دوس تہِ یِمن زَن اَمہِ جایہِ ہُند سٮ۪ٹھاہ شوق چھُ اَمہِ باپَت چھَس بہٕ تۄہہِ رکویسٹ کران زِ اَسہِ گژھِ ٹایمَس پٮ۪ٹھ کیب آفر کرنہٕ یِنۍ تہٕ أسۍ دِمو تۄہہِ چُننہٕ آمُت رَقم ٹایمَس پٮ۪ٹھ تہٕ بیٚیہِ کَرو أسۍ تۄہہِ دِنہٕ وٲلِس ٹایمَس پٮ۪ٹھ کیب واپَس